سٲنِس اِسلامَس منٛز چھِ یِوان زٕ بٔڑۍ دۄہ اَکھ گٔیہِ لَکٕٹ عیٖد بیٚیہِ گٔیہِ بٔڑ عیٖد لَکٕٹ عیٖد چھِ أسۍ مَناوان گۄڈٕ چھِ أسۍ أکِس رؠتَس روزٕ تھاوان پَتہٕ چھِ أسۍ مَناوان لَکٕٹ عیٖد امہِ دۄہ چھِ أسۍ واریاہ سِینۍ بَناوان مَثلَن رِستہٕ کَباب ماز کۄرمہٕ پَتہٕ چھِ أسۍ پَنٛنہِ فیملی سٟتۍ خوشی خوشی کھؠوان بیٚیہِ چھِ أسۍ گَژھان نؠماز پَرنہِ بیٚیہِ چھِ أسۍ لاگان امہِ دۄہ نٔے نٔے پَلو پَتہٕ چھِ ڈایہِ رؠتھۍ باد یِوان بٔڑ عِیٖد بَجہِ عِیٖز منٛز چھِ اَسہِ قۄربان کَرَان قۄربان یُتُھے کوٚر اَسہ تہٕ بٲگراوَان چھِ أسۍ سُہ ماز پَننٮ۪ن رِشتہٕ دارَن منٛز پَننٮ۪ن ہَمسایَن منٛز بیٚیہِ چھِ أسۍ پانہٕ کھؠوَان أتھۍ مازَس چھِ أسۍ واریاہ سِینۍ بَناوَان یِم سِینۍ بَنٲیِتھ چھِ أسۍ اَصٕل پٲٹھۍ پَنٛنہِ فیملی سٟتۍ خوشی خوشی کھؠوان